وعلیکُم سَلام اہن حظ اۭں کیٛاہ دٔلیٖل ؤنِو اَہَن حظ اۭں اچھا کیٛاہ دٔلیٖل ؤنِو تُہۍ اچھا اچھا اَتھ کوتاہ کال گوٚو تۄہہِ لگ بگ اچھا نِندٕر چھےٚ یِوان پرٛٮ۪تھ دۄہ کِنۍ منٛز منٛزٕے چھو یہِ گژھان تۄہہِ باسان بےٚ کرٲری ویٚکرٲری پرٛٮ۪تھ دۄہ کِنۍ منٛزٕ منٛز یہِ بیٚک یہِ بیٚکرٲری چھوٕ تۄہہِ مطلب زَنٛگَن گژھان ہاٹَس نَرٮ۪ن زنٛگَن کَتھ

اچھا تُہۍ ؤنِو مےٚ تُہۍ چھِوٕ پَرَان کِنہٕ سِٹوٗڈنٛٹ چھِو کِنہٕ نوکری چھِو کَرَان اچھا ٹھیٖک پریشٲنی وَریشٲنی ما کُنی گَرَس منٛز کانٛہہ پرابلِم ورابلِم اچھا گَرَس منٛز یا کٲنٛسہِ ماتامال طرفہٕ گَرِ کہِ طرفہٕ کٲنٛسہِ نا اوسمُت اَمہِ برونٛٹھ یُس کیٚنٛہہ دٔلیٖل ٲسمٕژ اَمہِ برٛونٛہہ اچھا دوا ما چھُو کیٚنٛہہ کھٮ۪وان

موٗڈ سونٛنگٕس موٗڈ سِوِنٛنگٕس مطلب موٗڈ چھُوٕ ٹھیٖک روزَان خۄش چھِوٕ تُہۍ روزان کِنہٕ دِل چھُ باسان تَنگ ہیوٗ اَتھ چھِ وَنان ڈاکٹری حِسابَس چھِ اَتھ وَنان سیٖوِیَر اٮ۪نزایٹی وِزِ ڈِپرٛٮ۪شَن یہِ تُہۍ وَنَان چھُو مطلب مےٚ چھِ گژھان ہُم مےٚ چھِ گژھان یہِ مےٚ چھِ باسَان بہتر روزِ کہِ تُہۍ یِیو اَکہِ لَٹہِ مےٚ تُہۍ توٗرۍ دوا خانَس پٮ۪ٹھ یِیِو مےٚ تُہۍ أسۍ سَمکھو تٔتتھٕے بہتر گژھِ تی أسۍ چھِ آسَان پوٗرٕ ہفتس چھِ أسۍ وٕچھَن صُبَحس سَتھ ٹُو دَہ تہٕ بیٚیہِ چھِ اَسہِ آفر دۄہَس آسَان کِلنِکَس پٮ۪ٹھ اَدٕ حظ ٹھیٖک چھُ وعلیکُم